اسلامُ علیکُم مےٚ کٔر گاڈنِنگ سِٹاٹ زٕ ساس تہٕ کُنوُہَس مَنٛز میٲنۍ مٔمی ٲس سَبزی گَژھان بَناونہِ تہٕ مےٚ ہیٚوچھ سۄ کِتھ کٲٹھۍ چھِ بناوان تہٕ مےٚ گوٚو شوق زِندٕ مےٚ دوٚپ بہٕ تہِ کَرٕہا گاڈنِنگ تہٕ مےٚ لٲگۍ اَتھ مَنٛز لۄکٕٹۍ لۄکٕٹۍ کُلۍ رُوۍ مےٚ اَتھ مَنٛز ژوٗنٹھۍ کُلۍ پوشہِ کُلۍ سَبزی مطلب پرٮ۪تھ کُنہِ قٕسمُک کُل اَکھ یہِ کٔر اَسہِ یِتھ پٲٹھۍ سِٹاٹ مطلب یہِ چھِ ہیکان اِنسان یِتھ کٲٹھۍ بَنٲیِتھ گۄڈٕ گَژھِ آسٕنۍ سۄیِل مطلب یۄس میٚژ چھِ سۄ گٔژھ آسٕنۍ اصل زرخیز زٔمیٖن گَژھ آسٕنۍ سۄ روڑٕ ووڑٕ گَژھِ نہٕ آسٕنۍ کیٚنٛہہ اصل گَژھِ آسٕنۍ تَتھ چھِ پیوان کھاد تراوٕنۍ پَتہٕ چھِ پیٚوان کُلۍ رُوٕنۍ تِمَن چھِ پیوان گُڑٲے کَرٕنۍ بیٚیہِ چھِ پیٚوان کھاد تراوٕنۍ تِمَن یا پَتہٕ چھِ پیوان دَوا کَرُن آب چھُ پیوان یِمَن دیُن یِمَن چھُ پیوان خیال تھاوُن یا کُنہِ ساتہٕ آسہِ یِمَن کَٹِنگ ہٕنزۍ ضروٗرَت سۄ چھِ یِمَن پیوان کَرٕنۍ مطلب أکِس کُلِس چھِ پیوان اِنسان سٕندۍ پٲٹھۍ کِیَر کَرُن مطلب أمِس چھِ پیوان پرٮ۪تھ کانہہ یۄس سۄ ضروٗرِیات چھےٚ آسان چاہے آبٕچ آسٮ۪س تاپٕچ آسٮ۪س ییٚمہِ کھادِ ہِنز آسٮ۪س دَوہٕچ آسٮ۪س اَتھ چھِ پیوان پَننِس پَننِس موقعس پٮ۪ٹھ پَنُن پَنُن چیٖز ایویلیبٕل تھاوُن تہٕ اَتہِ چھِ پَتہٕ مطلب اصل سُہ تہِ چھُس واپَس اَسہِ فیٖڈبیک دِوان اگر أسۍ پوشہِ کُلٮ۪ن ہٕنز کَتھ کَرو پوشہِ کُلِس ییٚلہِ أسۍ آب دِمو ژوٚڑ دِمہوس گُڑٲے کَرہوس ٹَک کَرہوس تہٕ تیٚلی چھِ سُہ شو دِوان سُہ چھُ بَنان اَکھ خوٗبصوٗرَت پوشہٕ کُل تِتھٕے پٲٹھۍ اگر أسۍ پھل دار کُل نِمو ژوٗنٹھۍ کُل فار ایکزامپٕل ژوٗنٹھۍ کُلِس چھِ پیوان کھاد چھس پیوان تراوٕنۍ گُڑٲے چھس پیوان کَرٕنۍ یہِ کینچی چھس پیوان کَرٕنۍ دوا چھُس پیوان کَرُن تہٕ تیٚلی چھُ سُہ اَسہِ پَگاہ پَتہٕ پھل دِوان ژوٗنٹھۍ دِوان یِتھے کٲٹھۍ اَگر أسۍ سَبزی وٕچھو سَبزی چھ آب پیوان دیُن ژوٚڑ چھُس پیوان دیُن کھادٕ چھس پیوان تراونہِ چھس پیوان تراونہِ تہٕ پَتہٕ چھِس پیوان سُہ پھل تُلُن تہٕ تیٚلی چھ اَسہِ فٲیدٕ تہِ یِوان یِتھ پٲٹھۍ چھِ مےٚ پَنٕنۍ گاڈنِنگ سِٹاٹ کٔرمٕژ تہٕ اَمیُٛک رِزَلٹ مِلیو واریاہ خوٗبصوٗرَت أسۍ چھِ واریاہ خۄش گَژھان ییٚلہِ أسۍ گاڈنِنگ کَران اِنسان چھُنہٕ ڈِپرٮ۪شنَس مَنٛز روزان کیٚنٛہہ اِنسان چھُنہٕ بٮ۪مار گَژھان سُہ چھُ وَرزِش کَران بیٚیہِ چھُ اَمہِ سۭتۍ موڈ تہِ ٹھیٖک روزان